اَسلام علیکُم تُہۍ چھُو ٹھیٖک بہٕ چھَس اَکھٕ بہٕ چھَس اَکھ ایڈوینچرَر مےٚ چھُ شوق پَہاڑَن کھسنُک مےٚ چھُ واریاہ یہِ شوق گژھان مطلب بہٕ کَرٕہا ماوُنٛٹ ایوریسٹہٕ بہٕ کَر تھاوَو یور بانٛڈی پورہ تَتہِ چھِ یِم واریاہ واریاہ پہاڑ چھِ بہٕ کھسہٕ ہا تِمَن تُہۍ کٔرۍتو مےٚ سَجَسٹہٕ تَتہِ کٕم کٕم جایہِ چھِ یِژھٕ یِمَن جایَن بہٕ ہٮ۪کہٕ گٔژھِتھ

اَچھا تُہۍ ؤنۍتو مےٚ تِمو منٛز کُس چھُ یہِ ساروٕے کھۄتہٕ مطلب اَصٕل جاے یَتھ جایہِ مطلب یہِ زیادٕ ایڈوینچَر یِیہِ کَرنہٕ

مےٚ چھُ تھوٚمُت فِلحال پنٛداہ کِلوٗ میٖٹَر کھسنُک

اَچھا تُہۍ ؤنۍتَو مےٚ یہِ تۄہہِ کیٛاہ چھُ باسان أنِنۍ یہِ یِم دۄہ یِن برٛونٛہہ کُن موسَم کٮُ۪تھ روزِ تَتھ منٛز تاکہِ بہٕ ہٮ۪کہٕ ہا یہِ کٔرِتھ

اَچھا تُہۍ ؤنۍتو مےٚ تُہۍ کہِ تُہۍ ہیٚکوا مےٚ گایِڈ کٔرِتھ اَتھ مُتعلِقَ اَدٕ سا ٹھیٖک چھُ تیٚلہٕ